سٲنۍ رلیجس بُک چھُ قُران تہٕ یہِ اَتھ منٛز چھِ واریاہ تِم آیتہٕ یعنی کہِ ؤرس یم زَن أسۍ ہیٚچھناوَن چھِ زِنٛدگی ہٕنٛدۍ طور طریق آ ییٚتھۍ زَن بہٕ یتھٕ پاٹھۍ یُس زن میٛٲنۍ زِنٛدگی چھِ اِنفُلنس کَران آ یہِ چھِ اَسہِ ہیٚچھناوان بٔڈٮ۪ن ہُنٛد اَدب کِتھٕ پٲٹھۍ پَزِ اَسہِ کَرُن پنٕنۍ طور زِنٛدگی کِتھٕ پٲٹھۍ پَزِ اَسہِ اَصٕل وتہِ پٮ۪ٹھ گُزارِنۍ تہٕ اَدبہٕ سان کِتھٕ کٔنۍ پَزِ اَسہِ باقین سۭتۍ کَتھ کَرٕنۍ تہٕ أزۍکہِ اَسہِ کِتھٕ پٲٹھۍ پَزِ پنٕنِس مٲلس ماجہِ ہُنٛد اَدب کَرُن تہٕ بیٚیہِ باقٕے یِتھٕے پٲٹھۍ یِتھٕ پٲٹھۍ زَن سٲنۍ زِنٛدگی اکھ اَصٕل پوٗرٕ زِنٛدگی اَکھ اَصٕل اِنسان بٔنِتھ گُزرِ